پانٛژن اِنٹرنیشنل سِٹین ہُنٛد ناو چُھ یِتھ کاٹھۍ گۄڈٕنیُک چُھ دُبیۍ دوٚیِم چُھ لندن ترٛیٚیِم چُھ پیرس ژوٗرِم چُھ نیوٗیارک سِٹی پونژِم چھ ٹوکیو